یۄس زن کٲشِر زبان چھِ یہ ہسا چھِ کٲشر بولان یِم ہسا ہنٛدوستانکِس اکِس حِصص جموں کشمیٖرس منٛز چھِ روزان اِتہِ کشمیرٕکۍ یِم لوٗکھ چھِ تِم ہسا چھِ زیادٕ تر کٲشر کران یۄس ہسا یہِ کٲشر زبان چھِ یہ ہسا چھِ ونان یہ ہسا چھُ سب گروپ انڈو آرین یۄس زبان چھِ تمِکُے ہسا چھِ یہِ سب گروپ اتھ ہسا چھُ اثر پیٛومُت یِم ہسا دُنیاہس منٛز چھِ واریاہ لوٗکھ یِم زبان چھِ بولان کٲشِر پٲٹھۍ یِم ہسا زیادٕ زبان چھِ بولان زیادٕ لوٗکھ چھِ یِم زبان بولان سُہ ہسا چھِ تٔمیٛک ہسا چھُ اَتھ پٮ۪ٹھ اثر پیٛومُت تِکیٚازِ اتھ ہسا چھُ کراس باڈر رِلیشنشِپ تہِ بییٛہ ہسا چھُس مذہب تہِ بییٚہِ ہسا اوسُس یِم ٹریڈ ویڈ ٲسۍ تجارت ٲسۍ کران امیٛک ہسا پیٛو اتھ اثر یِم باقٕے تٲجر ٲسۍ آسان تِم ٲسۍ نہِ کٲشر لینگویج کٲشر زبان زانن کیٚنٛہہ یِم اتِکۍ روزن وٲلۍ ٲسۍ یِمن تہِ ہسا پیٛو باقٕے زبانہِ تہِ ہیٚچھنہِ مثلاً ہندی پیٚیَکھ پیٚچھِنۍ یا اردو پیٛوکھ ہیٚچھُن باقٕے زبان پیٚیَکھ ہیٚچھنہِ یِمن تہِ ہسا پیٚیہِ یِم ہیٚچھِنہِ یۄس زن سنسکِرت چھِ سنسکرت ہسا چھُ یہِ ہسا اوس گۄڈٕ زبردست ڈامِنیٚنٛٹ لینٛگویج اَتھ ایریا ہس منٛز یُس ہسا ہندوستانُک ایریا چھُ اتھ منٛز ہسا ٲسۍ یہ زیادٕ تر یِوان بولنہٕ یتہِ زن یِم ہنٛدو رولٲرٕس ٲسۍ ہنٛدو ڈایناسٹۍ ٲسۍ یہِ روٗل کران ہندُستانَس پٮ۪ٹھ تیٚلہِ ہسا ٲسۍ یِوان یہِ سنسکرِت زیادٕ پہمت بولنہٕ بییٚہِ ہسا اوس بُدھزٕم اوس بدھزمُک پرچارٲسۍ کران أمیٚے سۭتۍ اَمہِ سۭتۍ ہسا آیہِ واریاہ کٲشرۍ نٔے لفظ تہِ آیہِ وجوٗدس منٛز یۄس زن کٲشر کتاب ٲسۍ کشیٖرِ ہنٛز ہسٹرٛی ہنٛزۍ کِتاب ٲسۍ یۄس ہسا راجترنگی یۄس کلہَنن لیٚچھٲے یہِ تہِ ہسا ٲسۍ کٲشرۍ أتھۍ سنسکرِتَس منٛزٕے آمٕژ لیکھنہٕ پرشیٚنُک تہِ ہسا چھُ واریاہ اثر پیٛومُت اتھ پٮ۪ٹھ یِم ہسا مسلِم روٗلر ٲسۍ سلطنت پیرڈ یُس اوس ژۄداہ شیٚتھ صدی منٛز اتہِ ہسا ٲسۍ یِم یِم مُغل ہسا ٲسۍ یِم یِم ہسا پٔرشیٚن ٲسۍ ونان اَمہِ سۭتۍ ہسا پیٛو پٔرشیٚنک اثر تہِ واریاہ نٔے لفظ آیہِ یتھ کٲشرۍ زبانہِ منٛز یِم ہسا اصلی چھِ فارسی لفظ بییٚہِ ہسا پیٛو اَمہِ سۭتۍ کلچرس پیٹھ تہِ امپیکٹہٕ یِم ہسا یِم ہیرتھ ویرتھ آیہِ بناونہٕ یا وازٕوان آو یہِ تہِ ہسا آو نیٚبرٕ پٮ۪ٹھے یہ تہِ ہسا اوٚن یِمُو افغٲنِستاکیٛوٕے اوٚن یہ وازٕوان تہِ اوٚن تتی یہِ بییٚہِ وازٕوان ہسا اونُکھ بییٚہِ انِکھۍ تِلہٕ کٲم بییٚہِ شال وال تہِ حظ انِکھ یِم اتی پٮ۪ٹھ ٲسۍ یِم بناوان پتہٕ ہسا ہیٛوچھ یتکیٚو تہِ ہیٚچھن ہسا ہیٚوچھِ یِم شال بناوٕنۍ پتہٕ بییٚہٕ ہسا ٲسۍ کیٚنٛہہ یِم تُرکیٖیکۍ تہِ ٲسۍ تُرکیٖیکۍ روزَن وٲلۍ ٲسۍ یا تِبت ٲسۍ یِمو تہِ ہسا کٔر ییٚتہِ جموں کشمیٖرس پٮ۪ٹھ حکومت امہِ سۭتۍ ہسا پیٛو امیٛک اثر تہِ واریاہ بییٚہ ہسا چھِ ییٚتہِ بنٛجٲبۍ تہِ چھِ کیٚنٛہہ لفظ چھِ پنٛجٲبۍ پنٛجٲجی تہِ ونان ییٚتہِ کیٚنٛہہ چھِ اردو تہِ یِوان تِکیٚازِ ییٚتہِ ہسا کٔر یِمو سِکھو تہ ہسا کٔر حکومت جموں کشمیٖرس منٛز ہسا کٔر سکھو تہِ حکومت یتھ کٔنۍ ہسا گۄلاب سنگھن کٔر یتھ کٕنۍ گۄلاب سنگھن کٔر پرتاپ سِنگھن کٔر مہاراجہ ہری سنگھن کٔر مہاراجہ ہری سنگھن ہسا چھُ یہ ہیٛوتمُت انگریزَن نٕش ہسا چھُ أمۍ ہیٛوتمُت یہِ شُہ ستتھن لچھن یہ جموں کشمیٖر تہٕ پتہٕ ہسا یِیٚمہِ سنٛدۍ پنِنیٛو نیچویو ہننیڈن نیٚچویٚن دِژٕن یہِ پتہٕ ہسا کٔر أمسٕندیٚو نیٚچویو حکومت تہِ اتھٔے کٕنۍ ہسا یِم ٲسۍ پنٛجٲبۍ یِمو ہسا کٔر پنٛجٲبی اَمہِ سۭتۍ ہسا گوٚو واریاہ امپیکٹہٕ پیٛو پنٛجٲبی لینگویج تہِ ہسا گٔے پرٛموٗٹ بییٚہ ہسا اوس اردو تہِ تِکیٚازِ اکہِ طر اتہِ چھِ زیادٕ تر پاپولیشن یُۄس اسہِ چھِ کشیٖر منٛز چھِ سۄ ہسا چھِ زیادٕ تر مسلمانن ہنٛز یِمن ہسا زیادٕ تر چھُ یِمن اکھ اربِک لنگویج یِوان یِمن چھِ اسلٲمی کتاب اربِک لینگویج منٛز لیکھ لیکھنہٕ آمژٕ یا ہسا چھِ اردو لینگویج منٛز امہِ سب ہسا یِم اتہِ روزن وٲلۍ چھِ یِمو ہسا دِژ اتھ تہِ امپارٹیٚنس تِکیٚازِ یِمن باسیٛو یہ چھُ مذہبی کیٚنٛہہ یِمن چھِ مذہبی کتاب أتھۍ منٛز آمژٕ لیکھنہٕ اَمہِ سب ہسا ووٚن یِمو مذہبی ہُہ تہِ دِیٛوتہیکھ مذہبی ایٚج تہِ ہسا میلے اتھ بییٚہ ہسا چھِ ڈوگری تہِ بییٚہِ اتہِ کیٚنٛہہ پہاڑی چھِ یوان اتہِ یِوان بولنہٕ یِم پہاڑن منٛز چھِ روزن وٲلۍ یِوان یا گُجرۍ زبان تہِ چھِ یِوان اَتہِ بولنہٕ یا ڈوٗگری تہِ جموں جوٚمِس منٛز ہسا چھِ زیادٕ تر یِوان ڈوٗگٕری زبان بولنہٕ